اِنسٹاگرام تہٕ فیس بُک یِم چھِ تِم وٲحِد زٕ ایٚپلِکیشنہٕ یِمو سۭتۍ سانہِ سوسایٹی پٮ۪ٹھ پٮ۪و بُرٕ اَثرات تہِ تہٕ اَصٕل اَثرات تہِ بُرٕ اَثرات پےٚ ییٚمہِ موٗجوٗب زِ اِنَسٹاگرامَس فیس بُکَس بَنووُکھ سُہ اکھ ٹرینٛڈ اَکھ یَتھ پٮ۪ٹھ أزچہِ کورِ لٔڑکہٕ تِم کَنٹینٹ چھِ اَپلوڈ کَران یمو سۭتۍ اِنسان شَرمناکھ چھُ گَژھان ڈِسوٮ۪نٹیج اٮ۪ڈویٚنٹیجِز آف سُمارٹ فون ڈِس اٮ۪ڈویٚنٹیجِز آف سمارٹ فون ہَسا گٔے یِم أزکٮ۪ن لۅکٹٮ۪ن نَوجَوانَن لٔگۍ یِم سُمارٹ فون یِم چھِ کَران مِس یوٗز مِس یوٗز اِن دِ کہ سیٚنس یِم چھِ یِمَن پٮ۪ٹھ تِم ایٚپلِکیشنہٕ چَلاوان یِمہٕ آ یِمو سۭتۍ یِمَن ہٕنٛز زِنٛدگی خراب چھِ ہٮ۪کان گٔژھِتھ تہٕ یِم ایٮ۪پلِکیشنو سۭتۍ چھِ یِم واریاہ کیٚنٛہہ خرٲبی کَران فار ایٚگزامپُل اَتھ پیٚٹھ چھِ ٹیلِگرام چھِ اَکھ سۄ ایپلِکیشَن ییٚمہِ سۭتۍ یِم باقیَن ہٕنٛدۍ فوٹوٗز چھِ ہٮ۪کان نیوٗڑ بَنٲوِتھ